ہیٚلو اَسَلامُ عَلیکُم تُہۍ چھِو حظ عامِر صٲب یہِ چھِ حظ یہِ تِہُنٛد بَچہٕ باسِط ییٚتہِ پَران آ أمِس چھِ أمِس کٔرٕن تھوڑا معیادَس پین تُہۍ کَتہِ حظ چھِو یہِ نیٖہوٗن گرٕ تُہۍ کَتہِ چھِو ہیٚلو یہِ نِیےَ اَسہِ ہسپتال یہِ چھِ وَنان بہٕ گژھٕ گرٕ تہٕ تَوَے وَنیٛامو تۄہہِ بہٕ کَرمو أمِس پیرَنٹس فون تہٕ بہٕ وَنَس أمِس اوس أمِس گوٚو برابر کاہ بَجے پیٚٹھ کاہ کاہ تمہِ گرِ أمِس ونیٚے اسہِ کَر پی ٹی روٗمَس منٛز ریٚسٹ تمٔۍ کَرے ریٚسٹ وُچھِو أمِس باسان زیادَے تہٕ أمِس وۆن اَسہِ وَلہٕ أسۍ نِمہوتھ تیٚلہِ گژھکھ گرَے تہٕ کرے اَسہِ تَوَے تۄہہِ فون تہٕ

آچھ

یہِ أمۍ دِتۍ زٕ زٕ زٕ کلاس حظ پٔرۍ أمۍ تہٕ پَتہٕ چھِ أمِس تھوڑا پین کٔرمٕژ معیادس تٕہ وۅنۍ چھُ وَنان بہٕ گژھٕ گرٕ تہٕ أمِس ڈا ڈاکٹر وۆن صُبحٲے أمۍ چھِ خَبَر کتہِ کھیٚومُت تہٕ تَمے سٍتۍ ما کٔرنَس پین تہٕ أمۍ کیٛاہ چھِ صُبحٲے یہِ حظ اوس اَمہِ سٍتۍ یہِ چھُ پی ٹی روٗمَس منٛز وُنکیٚس تہٕ وۅنۍ ووٚن اَسہِ سونٛچ اَسہِ زیادٕ پرٛابلِم ما گژھِ تہٕ تَوَے کَرو پیرَنٹس فون آ تَتہِ چھَس تَتی سٍتۍ ٹیٖچَر ویٖچَر چھِ تَتی تہٕ بیٚیہِ وُنہاس اَگر نہٕ زیاد اگر زیادٕ پرٛابلِم گٔیہِ تہٕ تیٚلہِ توتہِ گوٚو گرِکیٚن اِنفارَم آسان کَرُن تہٕ یہِ چھُ اَدٕ سا ٹھیٖک چھُ اَچھ ٹھیٖک حظ